وعلیکُم اسلام اسلامُ علیکُم ٹھیٖک چھُ ٹھیٖک پٲٹھۍ چھُ اَصٕل پٲٹھۍ چھِ ٹھیٖک گرِ چھِو سٲری ٹھیٖک اَصٕل شُرۍ چھِ اَصٕل پٲٹھۍ شُرۍ چھِو ٹھیٖک

تُہۍ ؤنِو تُہۍ ٲسِونا راتھ وَنان تۄہہِ چھُو کیٛاتام

بہٕ ہٮ۪کہٕ بہٕ ٲسٕس بہٕ ٲسٕس تی وَنان بہٕ ہٮ۪کہٕ نہٕ یِتھ کینٛہہ مےٚ چھِ یپٲرۍ گرِ تہِ واریاہ کٲم گرِ چھَم گَرِچ کٲم تہِ چھےٚ مےٚ مےٚ چھِ پانس گَرِ واریاہ کٲم بہٕ چھَس نہٕ ہٮ۪کان باقٕے ہَفتٕچ چھِ آسان أتھۍ پَلو چھِ آسان چھَلٕۍ کیٚنٛہہ چھُ آسان کَرُن سَہ چھَس بہٕ یِمنٕے دۄن دۄہن منٛز کَران بہٕ تھاوہا تیٚلہِ گۄڈَے ییٚلہِ ییٚلہِ تُہۍ بہٕ ٲنوٕہوس تمی تمی ساتہٕ تھاہا بہٕ اچھا یِتھ یِتھ پٲٹھۍ چھَس یِتھ پٲٹھۍ چھَس بہٕ دۄہَس منٛز پانٛژَن گٲنٛٹَن ہُتھ پٲٹھۍ کۭتِس کالَس یِمہٕ بہٕ دۄہس تُہۍ چھُو وَنان بہٕ بیٚہمہٕ ٲتھۍ یِمن دۄن دۄہن یپٲرۍ چھَنہَ گرِ پرٛابلِم شُرۍ چھِ خاندار چھُم تٔمِس کیٛاہ کَر تِمن کیٛاہ کَر بہٕ ؤلِو بہٕ کر تٔمِس سۭتۍ بہٕ کَرٕ تٔمِس سۭتۍ کَتھ یَپٲرۍ چھَنہٕ مےٚ گَرِچ فایناشَل کَنڈِشَن تہِ ٹھیٖک کِہیٖنۍ بہٕ یِمہٕ مگر بہٕ وٕچھ ونۍ بہٕ کَرٕ وَنۍ گَرٮ۪ن بہٕ کَرٕ وَنۍ بہٕ کَرٕ وَنۍ گَرٮ۪ن سۭتۍ کَتھ بہٕ وٕچھٕ تِم کیٛاہ وَنن اگر مونُکھ تہِ ٹھیٖک اگر نہٕ مونُکھ تیٚلہِ چھُو وَنُن وٕچھ حظ مےٚ چھِ یپٲرۍ فاینانشَل کنڈِشن واریاہ خراب اگر بہٕ تۄہہِ آیس تُہۍ چھُو مےٚ اٮ۪کٕسٹرا پیمٮ۪نٛٹ دِنۍ مگر زیادٕ کالَس ہٮ۪کو نہٕ بہٕ یِتھ کیٚنٛہہ تُہۍ چھُو وَنان کَنٹِنیوٗ یہِ شامَس چھُ مےٚ ضروٗری گَرٕ گژھن مگر سُلی ترٛٲے زیو تُہۍ تُہۍ ٲسِو ٲسِو وَنان کاہن تانۍ چھِ کام بہٕ ہٮ۪کہٕ نہٕ کہن تانۍ کٔرِتھ بہٕ ہٮ۪کہٕ ٲٹھٕے تام کٔرِتھ ٹھیٖک چھُ بہٕ وٕچھِ اچھا ٹھیٖک چھُ تیٚلہِ یِمو بہٕ پگاہ تیٚلہِ یِمو بہٕ پگاہ أتی کَرو آرام سان کَتھ بِہِو تیٚلہِ خۄدایَس حوال ٹھیٖک چھُ بِہِو تُہۍ تہِ خۄدایس حوال